ہیٚلو اسلام علیکُم تُہۍ چھُو حظ یہِ کٕنان کراکری مےٚ حظ ٲس مےٚ ٲسۍ نِنۍ مطلب پیٛالہٕ تھرماس کراکری سیٚٹ زٕ ترٛےٚ ٲسۍ مےٚ نِنۍ حظ اَسہِ چھِ وُنکٮ۪نَس کُیِن کالٹی ضروٗرت حظ

چلو جِناب شُکریہ